پانٛژھ لچھ ژور ہتھ ترٛووُہ زٕ لچھ اکھ ہتھ تہٕ اکوُہ ستھ لچھ زٕ ہتھ تہٕ اٹھووُہ پانٛژھ لچھ زٕ ہتھ تہٕ باہہ ژور لچھ زٕ ہتھ تہٕ ژۄدہ